وعلیکُم السلام ؤنۍتو تیٖلہٕ ٹیٖنَے اوے تیٖلہٕ ٹیٖنَے ہُہ چھُ یہِ تیٖلہٕ ٹیٖنے دِمو اَدٕ کیٚنٛہہ چھُنہٕ پرواے کُنترٕٛہ شتھ رۄپہِ حظ آ تہِ بہٕ چھُنہٕ بنان یَتھ کھوٚت تہٕ یَتھ کیٛاہ کَرو زیادٕ کیٛاہ مطلب اورے آیہِ ریٹ تہٕ کھوٚت یہِ اَتھ نَے اَتھ نَے چھُنہٕ کِہیٖنۍ نہَ درٛۅگ ہا اَسہِ چھُنا اَسہِ چھُ اورے یوان ریٹ درٛۅج تہٕ أسۍ کیٛاہ کَرو اَہنہٕ ییٚمہِ وِزِ یتھ چھِنہٕ روزٲنی ریٹ أکِس جاے تَمہِ کِنۍ چھُ پٮ۪وان کَرُن اَسہِ یہِ

نہَ ظُلُم چھُنہٕ کِہیٖنۍ ظُلُم چھُنہٕ اَتھ چھُ پانے دِیُن اَسہِ کیٛاہ اَتھ کیٛاہ کَرو وۅنۍ اورٕ کھوٚت مےٚ تہٕ بہٕ کَتہِ اَنہٕ بہٕ دِما چنٛدٕ منٛزٕ بہٕ کیٛاہ کَرٕ توٚمُل ہے چھُ توٛمُل توٚمُل رٹھ ژٕ توٚملس کیٛاہ چھُ مگر تَتھ تہِ کھوٚت تتھ تہِ کھوٚت اَدٕ عٲش کٔرِتھ حظ عٲش کٔرِتھ کیٚنٛہہ چھُنہٕ یہِ کہِ دِمہوے ترٛےٚ ساس رۄپیہِ کۅینٛٹل آ اَہنوٗ یہِ ژےٚ اوترٕ ژےٚ سا یی چھُ گژھان اَتھ کیٛاہ چھُ مےٚ چھِ ریٹھٕے اتھ یِہَے ہے نہَ سا پٕنٛژٕہ شتھ ستوُہ ستوُہ دیٖژیوٚوُے ژےٚ مےٚ تَمہِ وِزِ ہے تَمہِ وِز دِژیوٚومے ستوُہ مگر اَز چھُے ترٛےٚ ساس اَز چھُے ترٛےٚ ترٛےٚ ساس اَدٕ بہٕ کیٛاہ ہٮ۪کہٕ کٔرِتھ اَتھ نہَ اَتھ ہٮ۪کہٕ نہٕ بہٕ کٔرۍتھٕے کیٚنٛہہ اَتھ چھُ مےٚ اورَے ریٹ پٮ۪وان تہٕ بہٕ کیٛاہ کَرٕ اَتھ ژٕے وَن مےٚ بہٕ کیٛاہ کَرٕ اہنوٗ بہٕ کیٛاہ ہٮ۪کہٕ اَتھ چھُنہٕ اورٕے ییٚمہِ ساتہٕ اَسہِ چھُ پٮ۪وان اورٕے ییٚلہِ گوٚو طوٗفان ریٹَن گوٚو طوٗفان ریٹ گٔے بڈٕ ہاے ریٹ ہے ظُلُم نہٕ ہول سیلٕے یہِ چھُ مےٚ پٮ۪وان نٮ۪برٕ تارُن ییٚمہِ ساتہٕ اَتھ اَتھ چھا کَم خر اَتھ ہا چھِ واریاہ تہٕ اَتھ ہا چھِ واریاہ

نا رۅپیس اہنوٗ بہٕ کیٛاہ ہٮ۪کہٕ کٔرِتھ بہٕ نے ہٮ۪کہٕ نہٕ کٔرتھٕے کیٚنٛہہ ییٚمے وِِزن مےٚ گوٚو یہِ مَسلہٕ بہٕ کیٛاہ کَرٕ بہٕ نَے ہٮ۪کہٕ نہٕ کٔرتھٕے مےٚ چھُ اورُے پٮ۪وان درٛۅگ بہٕ کیٛاہ کَرٕ بہٕ زینہٕ نا مےٚ چھُنا عیال مےٚ تہِ چھُ زینُن مےٚ تہِ گژھن نا نا نا نا نٮ۪صبا نٮ۪صب نا مےٚ چھِ اورٕے ریٹ پٮ۪وان بہٕ کیٛاہ کَرٕ اَتھ بہٕ نا ہٮ۪کہٕ نہٕ کٔرتھٕے اتھ نا ہٮ۪کہٕ نا کِہیٖنۍ کِہیٖنۍ چھُنہٕ